اَسَلامُ علیکُم وَرحمتُہ اللہ تعالٰی وَبَرکاتُہ دَر اَصٕل یُس زَن یہِ آرٹ چھُ آسان یہِ چھُ واریاہ اِمپاٹَنٛٹہٕ تِکیٛازِ مےٚ اوس آرٹ کِرکَٹ گِنٛدنُک واریاہ تہٕ پَتہٕ گوس بہٕ اِنٹَرنیشنَل کِرکَٹ گِنٛدنہِ پَتہٕ ییٚلہِ بہٕ تورٕ تہِ فراغت ییٚلہِ تِتہِ مےٚ حٲصِل کٔر بہٕ آوُس واپَس اَز چھُ مِثال سانہِ گامٕکِس کٲنٛسہِ تہِ وَنان کانٛہہ او ژٕ کَتہِ چھُکھ روزان سُہ چھُ وَنان میٛانہِ گامُک ناو مِثال کُلگام سُہ چھُ دَپان یہِ کُلگام کَتہِ گوٚو سُہ چھُ تٔمِس میٛون ناو ہٮ۪وان بَس سُہ چھُ تٔمِس اَصٕل پٲٹھۍ دَپان نہَ وۄنۍ پرٕٛزنووُکھ ژےٚ مےٚ ژٕ کُس چھُکھ تِکیٛازِ ییٚمۍ سُنٛد ژےٚ ناو ہیوٚتُتھ سُہ چھُ وُنکٮ۪ن واریاہ فیمس یتھ وٲرلڈس منٛز تِکیٛازِ سُہ آو ٹورنامٮ۪نٹہٕ گِنٛدِتھ تہِ تٔمۍ سُنٛد آرٹ اوس واریاہ بیٚٹر باقٕے وسلام